ہیٚلو اَسَلامُ علیکُم اَہَن حظ یہِ چھُ ڈِسٹِرٛک پُلیٖس سِٹیشَن بَڈگام ؤنِو فرمٲیِو کیٛاہ کیٛاہ ووٚنوٕ تۄہہِ کَتہِ پٮ۪ٹھ چھُو تُہۍ اَچھا اَچھا کیٛاہ ووٚنوٕ تۄہہِ پَنُن ناو ؤنِو آ تُہۍ ؤنِو مےٚ تۄہہِ کیٛاہ کیٛاہ ژوٗر چھِو تۄہہِ گٲمٕژ گرِ اَچھا کوٗتاہ نَقٕد اوسوٕ تۄہہِ اَچھا اَچھا تُہۍ ؤنِو مےٚ یہِ چھا تُہۍ چھُو مُطمعین کہِ یہِ چھا ژوٗر گٲمٕژ یہِ کیٛاہ کیٛاہ پَتاہ گَرِکُے ما آسہِ اورٕ یورٕ ما آسہِ کیٚنٛہہ گوٚمُت اَچھا گوٚو تۄہہِ چھُو باسان یہِ چھِ ژوٗر گٲمٕژ تُہۍ ؤنِو مےٚ تُہۍ ما چھُو شَک کٲنٛسہِ پٮ۪ٹھ ہَمسایَس پٮ۪ٹھ یا گَرِ گَرِ کٲنٛسہِ پٮ۪ٹھ تۄہہِ پَزوٕ اَمہِ خٲطرٕ کٲم کَرٕنۍ تۄہہِ پَزوٕ یُن ڈِسٹرک پُلیٖس سِٹیشَن بَڈگام تہٕ تۄہہِ پَزوٕ ییٚتہِ رِپورٹ لیکھناوُن اَتھ مُتعلق کہِ تۄہہِ ہَسا چھَو یِتھٕ کٔنۍ ژوٗر گٲمٕژ ییٖتِس ٹایمَس نہٕ تُہۍ رِپورٹ لیٚکھنٲوِو تیٖتِس ٹایمَس ہٮ۪کو نہٕ أسۍ کاروٲیی کٔرِتھ کِہیٖنٛۍ تہِ نہٕ تہٕ تُہۍ یِیِو بَڈگام پُلیٖس سِٹیشَن تُہۍ لیٚکھنٲیِو پَنُن رِپورٹ تہٕ أسۍ کَرو اِنشاء اللہ اَتھ مُتعلِق کاروٲیی تہٕ تۄہہِ دِمو اِنصاف اَچھا